ہاو ڈز بیٖنٛگ اٮ۪جوکیٹِڈ ہٮ۪لٕپ اِن لایف اینٛڈ وٹ آر دَ تھِنٛگٕز دیٹ ان اٮ۪جوکیٹِڈ پیٖپٕل ہیو ٹُہ مِس آوُٹ آن مطلب اٮ۪جوکیشَن یُس چھُ یہِ چھُ واریاہ زیادٕ اِمپاٹَنٹ أکِس اِنسان سٕنٛدۍ خٲطرٕ گۄڈنٮ۪تھٕے یہِ چھِ اَسہِ اَصٕل تہٕ غلطس منٛز فرق کَران مَطلَب اگر أسۍ اَکھ اٮ۪جُکیٹِڈ مطلب اِنسان وٕچھُن بیٚیہِ اَن اٮ۪جُکیٹِڈ یِمَن دۄن منٛز چھِ واریاہ زیادٕ فَرق کیٛازِکہِ یُس اٮ۪جُکیٹِڈ تٔمۍ چھِ آسان دُنیا وٕچھمُت تٔمۍ چھِ آسان پَڑٲے کٔرمہٕ تٔمۍ چھِ آسان یہِ علم زونمُت چھِ کیٛاہ تٔمِس چھِ اِنسٲنیتَس منٛز آسان واریاہ زیادٕ وُچھمُت تٔمِس چھِ اَصٕل تہٕ غلطس منٛز فرق آسان کوٚرمُت یُس جٲہل چھِ آسان یُس اَن اٮ۪جُکیٹِڈ تٔمِس چھُنہٕ آسان تیٖژاہ پَے کہِ تہٕ اَجوکیشَن چھِ أکِس اِنسان سٕنٛدۍ خٲطرٕ واریاہ اَصٕل یُس نہٕ اٮ۪جُکیڈ اٮ۪جُکیشَن چھِ حٲصِل کَران کِہیٖنۍ أمِس خٲطرٕ چھُ اَکھ واریاہ زیادٕ لاس واریاہ زیادٕ لاس گژھان تہٕ اَجُکیشَن پَزِ سارنی حٲصِل کَرٕنۍ ییٚمہِ سۭتۍ پَنٕنۍ لایف بٮ۪ٹَر بَناونہٕ خٲطرٕ